سٲنِس ایریاہَس منٛز چھِ واریاہَن مختلف طریٖقَن ہٕنٛدۍ مٮ۪وٕ یِوان بَناونہٕ سبزی چھِ یِوان بَناونہٕ سبزی چھِ یِوان واریاہن تہٕ طریٖقَن ہٕنٛز بَناونہٕ تَتھ منٛز چھِ دالہٕ تہِ یِوان واریاہ دا قٕسٕم دالہٕ تہِ چھِ یِوان بَناونہٕ یہِ یِمَن چیٖزَن تیٖل چھُ نیران تِم چیٖز چھِ یِوان بَناونہٕ سُہ گویا سٲنِس یِم یُس تہِ یُس سون ایریا چھُ یَتھ چھُ سٲرۍسٕے ؤریِکِس وایاہَن موسمَن منٛز واریاہ طریٖقَن ہٕنٛدۍ یِم کرٛاپٕس یِوان کَلٹِویٹ کَرنہٕ یُس ونٛدٕ ٹایم چھُ ونٛدٕ ٹایمَس منٛز چھُنہٕ جَنرٔلی کِہیٖنۍ نیران تِکیٛازِ سردی چھےٚ آسان واریاہ زیادٕ شیٖن چھُ پٮ۪وان پھِرٛیٖزِنٛگ ٹٮ۪مپریچَر چھُ آسان تَتھ منٛز چھِ ہٮ۪کان أسۍ زیادٕ کھۄتہٕ زیادٕ بَنٲوِتھ گازرِ یا مُجہِ گۄگجہِ یِم زٔمیٖن تَل چھِ روزان یِمَن نہٕ یِمہٕ یِمَن تھوڑا بہت ٹٮ۪مپریچَر تھوڑا بہت ٹٮ۪مپریچَرُک ٹٮ۪مپریچَرُک اٮ۪کسَس چھُ مِلان تَتہِ زٔمیٖن تَل تَتہِ پٮ۪ٹھ چھِ اَسہِ یُس مارچُک سٮ۪شَن سٕٹاٹ چھُ گژھان تَتہِ پٮ۪ٹھ چھِ أسۍ واریاہ زیادٕ یِم بیٲلۍ وَوان تَتھ منٛز چھِ یِوان مَرژٕوانٛگَن بیول تَتھ منٛز چھِ یِوان رۄہنہٕ بیول تَتھ منٛز چھِ یِوان تَتھ منٛز چھِ یِوان تِلہٕ گۄگُل تہٕ یِم چیٖز چھِ أسۍ مارٕچ اٮ۪پریل مے جوٗنَس مے یَس تامَتھ لگ بگ یِم چیٖز مے جوٗنَس تامَتھ چھِ أسۍ یِم چیٖز اَصٕل پٲٹھۍ یِم کرٛاپ بَناوان تہٕ تَتہِ پٮ۪ٹھ چھُ اَسہِ جوٗنُک یُس ہاٹ سٮ۪شَن چھِ یِوان مے جوٗن جوٗنہٕ پٮ۪ٹھ چھِ اَسہِ ہٮ۪کان واریاہ چیٖز بَنٲوِتھ یَتھ منٛز یہِ توٚمُل چھُ یِوان یَتھ منٛز دانہِ چھِ یِم یَتھ منٛز کٕنٕک چھِ اَڈٮ۪ن جایَن یِوان بَناونہٕ اَڈٮ۪ن جایَن چھِ یِوان بَناونہٕ توٚمُل تہٕ یا بیٚیہِ چھُ اَتھ ٹایمَس منٛز بیٚیہِ تہِ کینٛہہ سبزی وبزی بیٚیہِ تہِ کینٛہہ چھِ بَنان اَتھ اَتھ ٹایمَس منٛز تہٕ تَتہِ پٮ۪ٹھ چھُ پَتہٕ بیٚیہِ وا واپَس واتان لَگَن یِنہٕ وَںٛدُک ٹایم یَتھ منٛز ہاکھ چھِ ہٮ۪کان بٔنِتھ یا یہِ مٹر ہٮ۪مبہٕ وٹر ہٮ۪مبہٕ یِم تہِ چھِ مٹر تہِ چھِ لَگ بگ بَنان أتھۍ منٛز جوٗن جُلیَس منٛزٕے اَتھ ٹایمَس چھِ آسان یُس جوٗن جُلَے یہِ اَتھ منٛز مے اَگستہٕ سٮ۪پٹمبَرَس تامَتھ یُس ٹٮ۪مپریچَر چھُ اَصٕل پٲٹھۍ اَصٕل ٹٮ۪مپریچَر آسان اَتھ منٛز چھِ أسۍ واریاہ واریاہ چیٖز بیٚیہِ تہِ ہٮ۪کان بٔنِتھ اَتھ منٛز چھِ أسۍ ہٮ۪کان بٔنِتھ یِم مَٹر چھِ یِمَن پیٖز چھِ وَنان اَتھ منٛز چھِ ہٮ۪کان اَسہِ یِم کیٛاہ چھِ اَتھ وَنان کھٔسیٖلہٕ کھٔسیٖلہٕ کھٔسیٖلہٕ چھِنہٕ بَناوان کینٛہہ تہٕ بَنہِ ہا مگر بَناوان چھِنہٕ کینٛہہ بیٚیہِ چھِ ییٚتہِ وارٮ۪ن منٛز ٹماٹر بَناوان بیٚیہِ چھِ بَناوان ییٚتہِ وارٮ۪ن منٛز یِم تہِ لگ بگ اَلہٕ چھِ وَژھان لٲر چھِ وَتھان اَسہِ یِمَن مے جوٗن جُلیَس منٛز تہٕ گویا ڈِفرنٛٹ یِم یِم سبزی چھِ دالہٕ چھِ یا پیڈیٖز چھِ یِمَن وَنان چھِ یِم کیٛاہ چھِ اَتھ وَنان یِمَن ہِنٛدِ خٲطرٕ چھُ الگ الگ ٹٮ۪مپریچَر لَگان کیںٛہہ چھِ کَم ٹٮ۪مپریچَرَس منٛز گژھان گرٛو کینٛہَن چھُ لَگَن واریاہ زیادٕ ہاٹ ٹٮ۪مپریچَر کٲشِرۍ پٲٹھۍ یُس دانہِ چھُ توٚمُل چھُ کٕنٕک چھِ یِم چھِ ہاٹ اینٛڈ ہیوٗمِڈ ٹٮ۪مپریچَرَس منٛز گرٛو گژھان کَلٹِویٹ گژھان یُس کیٛاہ چھِ اَتھ وَنان تِلہٕ گۄگُل چھُ یہِ چھُ لَگ بگ اَتھ گژھِ آسُن مایلڈٕ ٹٮ۪مپریچَر یُس مارٕچ اٮ۪پریل مے چھُ مے یَس تامَتھ چھُ اَتھ منٛز چھُ یہِ اَصٕل پٲٹھۍ تیار گژھان مرژٕوانٛگَن تہِ چھِ گژھان أتھۍ ٹایمَس منٛز تیار گویا کہِ یِم یِم چیٖز چھِ یِم أسۍ اَصٕل پٲٹھۍ چھِ ہٮ۪کان پنٛنِس پنٛنِس ایریاہَس منٛز اَصٕل پٲٹھۍ ؤیِتھ تہٕ یِم یِم اَصٕل پٲٹھۍ چھِ أسۍ ؤیِتھ سپدٲوِتھ ہٮ۪کان تہٕ پَتہٕ ہٮ۪کان اَمیُک یِم یِمَن مٮ۪وَن یِمَن سبزی یَن ہُنٛد یِمَن یُس یہِ توٚمُل ووٚمُل چھُ یِمَن ہُنٛد پھَل ہٮ۪کان اَصٕل پٲٹھۍ حٲصِل کٔرِتھ